اگر کانٛہہ اِنسان سٲنِس گامَس منٛز ییہِ پَتہٕ دی تیٚمِس ٹوٚپھ سَرُپھ سٲنۍ گۄڈنِچ کٲم آسہِ یہِ تیٚمِس ژھٕنو گۄڈٕ أسۍ تَتھ جگہَس گنٛڈ کٔرِتھ ییٚتیٚس تیٚمِس تیٚم ٹوٚپھ دِژمٕژ آسہِ کیازِ ہیوٚر کُن دِمہوس نہٕ زہرَس کھَسنہٕ کینٛہہ تَتہِ پٮ۪ٹھ تُلہٕ ہون نِمہٕ ہون لوکَل ڈاکٹرٛس نِش اگر نَزدیٖکی اگر دوٗر مطلب ڈِسٹرٛکٹ ہسپَتال اوس اگر نہٕ تہٕ تیٚلہِ نِمون بٔڈِس ہَسپَتالَس منٛز تَتہِ کَرہوس علاج